ہیلو اَسَلامُ علیکُم وعلیکُم سَلام فَرمٲیِو جِناب کیٛاہ حظ اہَن حظ بُرہان صٲب چھُس بالکل حظ بالکل بالکل حظ بالکل تُہۍ ؤنِو مےٚ تۄہہِ ٲسوا یہِ لاسٹ یِیَر تہِ حظ یہِ سٕکیب ہُنٛد اِشوٗ پَنٛنِس آرچاڈَس منٛز اچھا بالکل بالکل تُہۍ ؤنِو مےٚ تۄہہِ کُس یِم یَتھ سیٖزنَس منٛز کٕم کٕم دَوا چھُ تۄہہِ کٔرۍ مٕتۍ یوٗز حظ اَدٕ حظ اَدٕ حظ اَدٕ حظ ایکچُلی چھِ یہِ کَرُن سورُے حظ موسمَس پٮ۪ٹھ ڈِپینٛڈ مطلب موسَم کَمہِ آے کیٛاہ روزِ تہٕ یِم چھِ پٮ۪وان یِم تہِ پیسٹٕسایڈ آسہِ مطلب یِم آسن کَرٕنۍ سپرٛے یِم چھِ اَسہِ پٮ۪وان بِفور رینٕز کَرٕنۍ اگر یِم ٹایمَس پٮ۪ٹھ گژھن تَمہِ لحاظ تہٕ تیٚلہِ چھُنہٕ سکیبہِ ہُنٛد خطرٕ آسان زیادٕ باغَس کینٛہہ تۄہہِ چھُ اَکہِ اَصٕل اَصٕل دَوا دَوا دِتمٕتۍ وۄنۍ کٔرِو تُہۍ کٲم تُہۍ دِیِو حظ پنٛنِس باغس یہِ نیٹِو چھُ دَوا حظ یہِ چھِ یِوان ییٚمیُٚک بیر کرٛاپساینَسُک یہِ چھ واریاہ اَصٕل دَوا حظ یہِ چھِ یہِ اینٹی فنٛگَل یہِ چھِ کیوٗریٹِو دَوا بیٚیہِ چھِ یہِ پرٛوٹیکٹِو تہِ یہِ گژھِ وٕنکٮ۪ن یَتھ سٹیجَس پٮ۪ٹھ تُہٕنٛدِس باغس واریاہ زیادٕ تہِ ٹھیٖک تہٕ یہِ بَچاوِ تُہُنٛد باغ فٔردَر سکیب نِش نہ حظ نہ یہِ کَرِ نہٕ کٕہٕنۍ تہِ اِشوٗ یی نہٕ تُہۍ کٔرِو حظ یہِ دَوا تہٕ پَتہٕ کٔرِو تُہۍ اَسہِ بیٚیہِ رٲبطہٕ نہ حظ نہ نہ یُتھُے حظ کَرُن اَدٕ حظ بِہِو اَسَلامُ علیکُم